مےٚ چھِ واریاہ تارکَن ہٕنٛدۍ گوٚنٛدۍ پَسَنٛد یِمَن منٛز سٕکارپِیَس اُرسا میجَر اُرسا ماینَر اوریَن لِیو تہٕ ایریٖز چھِ یِم چھِ مےٚ زیادٕ پَسَنٛد یِم چھَس بہٕ دۄہَے آسمانَس منٛز وٕچھان تہٕ یِہِنٛدٮ۪ن نَظارَن ہُنٛد لُطُف تُلان یِمو تارکہٕ گۄنٛدٮ۪و سۭتۍ چھُ یوٗنٲنی دٔلیٖل وابَستہٕ لِیو چھُ یِوان مانٛنہٕ اَکھ سٕہہ اَسمانَس منٛز یہِ چھُ سُہ سٕہہ یُنا یُنانکِس داستانَس منٛز ییٚمۍ ۂرکِلیوٗز تہٕ تٔمۍ سٕنٛد بَہہ مَزدوٗر مٲرۍمٕتۍ چھِ سٕکارپِیَس گوٚنٛدِس سۭتۍ چھِ واریاہ دٔلیٖل وابَستہٕ یَتھ منٛز زیادٕ اَہَم دٔلیٖل چھِ أمۍ سُنٛد جَنٛگ اوریَنَن سۭتۍ یَتھ منٛز اوریَنَس شِکَس چھُ میلیمٕژ تہٕ یہِ بیُچ ہسا روٗد پَتہٕ ہمیشَہ خٲطرٕ آسمانَس پٮ۪ٹھ چَمکان یِم سٕکارپِیَس گوٚنٛد چھُ یِوان آسمانَس منٛز آسٲنی سان لَبنہٕ یُس زَن اُرسا ماینَر چھُ یہِ چھُ چَمچہٕ کِس شَکلہِ منٛز آسمانَس منٛز یِوان لَبنہٕ تہٕ یہِ تہِ چھُ واریاہ آسٲنی سان زمیٖن پٮ۪ٹھ ہٮ۪کان أسۍ وٕچھِتھ